کاڈِنیٹر کوسچن گوٚو مطلب فار اٮ۪کزامپٕل وۄنۍ زَن آسہٕ بہٕ کُنہِ کَمپٔنی منٛز بہٕ آسہٕ تَتہِ کُنہِ مطلب کُنہِ پوسٹَس پٮ۪ٹھ آسہٕ بہٕ پَتہٕ آسہِ زَن مےٚ کٲنسہِ کَرُن اِنٹرویو پَتہٕ یی مےٚ نِش کانٛہہ اِنٹرویور اکھ بہٕ وَنہٕ تٔمِس مطلب کوسچن وَنہٕ بہٕ تٔمِس زن ژٕ کیاِزِ آوُکھ یَتھ کَمپٔنی منٛز ژےٚ کیازِ کٔرٕتھ پریفر یِہٲے کَمپٔنی مطلب ییٚتہِ چھِ ییژاہ کَمپٔنی مطلب ژٕ کیازِ آوُکھ یِتھی کَمپٔنی منٛز یہِ مطلب بیٚیہِ کیازِ چھُکھ ژٕ یَتھ جابَس خٲطرٕ مطلب ژےٚ کیازِ کوٚرُتھ یِتھِ جابَس خٲطرٕ ایپلے یا یَتھ پوسٹَس ایپلے یِیتیٚہ پوسٹے چھِ یِیتیٚہ یِم چھِ جابٕس ژےٚ کیازِ کٔرِتھ ژےٚ کیازِ مطلب مےٚ کٔرٕتھ یِہے اکھ اپَرچُونِٹی چوٗز یہِ کاڈِنیٹر مطلب کاڈِنیٹر کوسچن یُس چھُ یہِ چھُ مطلب اکھ واریاہ بوٚڑ امپیکٹ تراوان أکِس کینڈِڈیٹَس پٮ۪ٹھ یُس زَن اِنٹرویو مطلب یُس یی کُنہِ جاب خٲطرٕ ایپلَے کرنہٕ خٲطرٕ اَمہِ سۭتۍ چھُ اکھ سُہ ماٹِویٹ گژھان بیٚیہِ چھُ اکھ یہِ فریم بَنان مطلب اَکہِ کَمپٔنۍ ہُند فریم بَنان تَمہِ سۭتۍ چھُ لگان پَاے یہِ کَمپٔنی کِژھ چھِ یہِ کِتھ کٔنۍ کرِ مےٚ برونٛہہ کُن کِتھ کٔنۍ کرِ مےٚ سۭتۍ یہِ برتاو یا تَمہِ سۭتۍ چھِ لگان پاے یہِ کَمپٔنی مطلب اَصٕل چھا خراب چھا کِنہٕ نہ تَمے سۭتۍ چھُ مطلب اکھ بوٚڑ اِمپیکٹ پیٚوان یَتھ پٮ۪ٹھ أکِس أمِس کینڈِڈیٹَس پٮ۪ٹھ ییٚلہِ تٔمِس یِم کاڈنیٹر کوسچن کرو خاص کر یہِ ہیٚو کوسچن کرو کہِ ژےٚ کیازِ کٔرتھ یہِ ہِش کَمپٔنی چوٗز ژےٚ کیازِ کوٚرُتھ یِہِ ہیٚو جاب چوٗز یہِ چھُ اکھ واریاہ بوٚڑ اِمپیکٹ تراوان